اگر بہٕ کتھ کرٕ کشمیٖرٕچۍ مطلب یِم یور ٹیٛوٗرسٹہٕ چھِ یِوان تِمن خٲطرٕ چھُ مطلب کشمیٖر چھُ اَکھ واریاہ بیٛوٹِفٕل جاے یہِ چھِ واریاہ خوبصورت جاے یتھ چھِ ونان پِرٕوٲر کشیٖرِ یوٚر چھِ یِوان سٲری مطلب یور چھِ یِوان وِزٹر وِزٹ کرنہِ تِمن پزِ مطلب ییٚتہِ سورُے ایٚکٕسپلور کرُن ہر اَکھ جاے پزِ تِمن ایٚکٕسپلور کرٕنۍ کیٚازِ کہِ یہِ چھِ واریاہ خوبصورت کشیٖر ییٚتہِ چھِ واریاہ جایہِ یِم مطلب وُچِھنۍ لایق چھِ بہٕ چھَس پانہٕ کشیٖرِ منٛز روزان مطلب میٛانہِ کھۄتہ زیادٕ بہتر ہیٚکہِ نہٕ ییٚتہِ کہٲنۍ سمجِتھ ییٚتہِ کیٚاہ چھُ ییٚتہٕ کۭژاہ بیٛوٹِفٕل جایہِ چھِ ییٚتہِ کۭژاہ خوبصورت جایہِ چھِ ییٚتہِ چھِ تِم یِوان یاترا چھِ یِوان یور تِم چھِ گژھان امرناتھ تتہِ چھِ تِم مطلب درشن ورشن کران پتہٕ چھِ تپٲری تِمن سۄنہٕ مرگ یِوان گۄڈَے سۄنہٕ مرگ چھِ واریاہ اصٕل جاے نیچر چھُ تتہِ بیٚیہِ چھُ تتہِ مطلب واریاہ واریاہ واریاہ اصٕل تتہِ چھُ ونٛدٕ ریٚتہٕ کول ونٛدس چھُ ٲستھٕے ریٚتہٕ کالہِ تہِ چھُ تتہِ مطلب گلیشر وغیرہ چھِ ہیٚکان تِم تتہِ اصٕل پٲٹھۍ ایٚنجواے شیٖن ویٖن کرِتھ تَمہِ پتہٕ چھُ پہلگام پہلگام تہِ چھِ واریاہ بیٛوٹِفٕل جاے گلمرگ چھِ گلمرگ چھُ گنڈولا گُرۍ وُرۍ ہارٕس رایڈ وغیرہ ہیٚکن تِم مطلب یُس تہٕ یور چھُ یِوان تِم چھِ ییٚتہِ واریاہ واریاہ ایٚنجواے مطلب میٛانہِ حسابہٕ چھِ یہِ واریاہ اصٕل جاے مطلب ایٚنجواے کرنہٕ خٲطرٕ یِم پٔتِم وری ٲسۍ تِمن منٛز بڑھیٛو ییٚتہِ ٹیٛوٗرِزٕم واریاہ زیادٕ واریاہ زیادٕ ٹیٛوٗرِزٕم گوٚو ییٚتہِ مطلب اصٕل پیمانس پٮ۪ٹھ ووت سُہ ییٚتہِ چھُ ییٚتِکۍ یِم مطلب غریٖب طبقٕق لوٗکھ چھِ تِم تہِ چھِ یہنٛدِ وجہ سۭتۍ ہیٚکان پنُن روزگار بڑھٲوِتھ کیٚازِ کہِ یِم تہِ چھِ یِوان یِم چھِ سپوز ڈل چھُ ڈل لیک چھُ کشمیٖرس منٛز واریاہ فیمس تتہِ چھِ یِم ناوٕ وٲلۍ شکارا وٲلۍ یا تتیٚن چھِ باقٕے باقٕے تہِ پتہٕ کیٚنٛہہ دُکاندار مطلب کٕنان وغیرہ تتین چھِ یِم ہیٚکان واریاہ پنُن مطلب یِم غریٖب طبقٕق لوٗکھ چھِ پنُن روزگار کرتھ شکارا ناو یا باقٕے باقٕے چھِ مطلب اس لیے گوٚو پٔتمیٚن وریَن منٛز ییٚتہِ واریاہ زیادٕ بڑھیٛو ییٚتہِ ٹیٛوٗرِزٕم تہنٛدِ وجہ سۭتۍ چھُ اسہِ تہِ روزگار میلان مٲنِو یِمن غریٖب لوٗکن تہٕ سۄ چھِ خوشی ہنٛز کتھ سۄ چھِ اسیٚے کشیٖرِ ہنٛدیٚن لوٗکن شان بڑھان یہِ چھِ واریاہ اصٕل جاے پٔتمیٚن وریَن منٛز بڑھیٛو ییٚتہِ ٹیٛوٗرِزٕم بے شک بڑھیٛو بہٕ چھیٚس ونان یِم یور یِن مطلب وِزِٹر تِمن چھیٚس بہٕ ونان ٲں ضروری ضروری ضروری چھُ تِمن گژھُن زندگی منٛز اکہِ لٹہِ پزِ تِمن ضروری وُچھُن پہلگام تِمن پزِ وُچھُن گلمرگ تِمن پزِ وُچھُن سۄنہٕ مرگ تِمن پزِ گژھُن نشاط باغ تِمن تتی چھِ تِم لۄکٕٹۍ لۄکٕٹۍ باغ مگر وارٖیاہ خوبصورت بے حد خوبصورت چھِ تِم نشاط گارڈٕن چھُ ٹیٛوٗلِپ گارڈٕن چھُ ٹیٛوٗلِپ گارڈٕن چھُ خیر ریٚتس آسان یۭتِس کالس ٹیٛوٗلِپ چھِ آسان ریٚتس ڈۄڈھس ریٚتس چھُ میٛانہِ حِسابہٕ چھُ ریٚتس آسان آچھا بواٹنِکل گاڈٕن چھُ مُغل گاڈٕن چھُ پری محل چھُ یمٔے یمٔے لۄکچہِ لۄکچہِ جایہِ مگر چھِ یِم واریاہ بے حد مطلب بیٛوٹِفٕل جایہِ دِل خوش کرنے والی جگہ یہنٛدِس وہاں جانے سے تور گژھہٕ نہٕ سۭتۍ چھُ دِل واریاہ خۄش گژھان بیٚیہِ چھُ گُلمرگ چھُ تتہِ چھُ گنڈولا واریاہ فیمس گُلمرگہِ تور چھِ ٹیٛوٗرسٹہٕ گژھان تتہِ چھِ کران گنڈولا مطلب بہٕ چھیٚس ونان یُس یور گۄڈٕنِچہِ لٹہِ یی گۄڈٕنِچہِ لٹہِ یُس یور یی مطلب ایز ٹیٛوٗرسٹہِ تٔمِس پزِ ضروری گُلمرگ گژھُن تتہٕ گنڈولا ہس کھسُن یا گُرۍ چھِ گُرۍ چھِ پہلگام تہِ گُرۍ چھِ سۄنہِ مرگہِ تہِ گُرۍ چھِ گلمرگہِ تہِ یا اَچھول چھُ کۄکرناگ چھُ ویری ناگ چھُ بیٚیہِ چھُ واٹرفال اَکھ ییٚتہِ فیمَس تور پزِ یِمن گژھُن یا یتھٔے پٲٹھی چھِ ییٚتہِ واریاہ واریاہ جایہِ اورآلس منٛز کر بہٕ کتھ کشیٖرِ ہنٛز بیٛوٹی کشیٖر چھِ واریاہ بیٛوٹِفٕل اَتھ چھِ ونان پرٕوٲر یِمن پزِ یور مطلب یُس تہِ یور چھُ یِوان سُہ چھُ واریاہ خۄش گژھِتھ گژھان یا پتہٕ چھُ ییٚتہِ کشمیٖر آرٹ فیمس کشمیٖر ییٚتہِ پزِ یِمن شاپِنگ کرنۍ کران تہِ چھِ واریاہ شُکر تِمن تہِ چھُ روزگار میلان کشمیٖر آرٹ والیٚن یہنٛدِ سۭتۍ یِمن ریتن واریاہ زیادٕ یۭتِس کالس ییٚتہِ ٹیٛوٗرسٹہٕ چھِ آسان یِمن ریٚتن ریٚتہٕ کال کیٚن ترٛیٚن ژۄن ریٚتن پانژھن ریٚتن میے پٮ۪ٹھ چھُ سٹارٹ گژھان میے جوٗن جُلاے اگستہٕ یِمن ژۄن ریٚتن چھِ کران سٲنۍ غریٖب طبقٕق لوٗکھ واریاہ روزگار کماوان یتھ منٛز أسۍ خۄش چھِ کشمیٖر آرٹ چھُ ییٚتہِ واریاہ فیمس ٹیٚوٗرسٹہٕ چھِ شاپِنگ تہِ کران واریاہ یا جیٚوٗلری چھِ یتِچۍ فیمس یتھٔے پٲٹھۍ چھِ کشیٖر واریاہ بیٛوٹِفٕل فیسِنیٹِنٛگ جاے بس